وعلیکُم اَلسَلام آ اصٕل پٲٹھۍ آ أسۍ چھِ یہِ کٕنان سیفران اہن حظ آ اہن حظ آ صاف چھِ پِور حظ چھِ اصٕل واریاہ حظ چھُ اہن حظ آ أسۍ چھِ مارکیٚٹس منٛز تہِ حظ تراونان یہِ چھُ واراہ اصٕل صاف چھُ آسان سون اَصلہِ کالٹی ہُنٛد حظ اہن حظ آ اَدٕ حظ کیٚنٛہہ نَہ حظ چھُنہٕ ادٕ حظ ییُو حظ تُہۍ کیٚنٛہہ چھُنہٕ اَدٕ ییٚمہِ ساتہٕ تۄہہِ أزِی ییتو یا صُبصٕے ییتو اَدٕ حظ اَدٕ حظ وعلیکُم السَلام